وعلیکُم سلام اَسلام علیکُم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 شُکُر اللہ تعالہَس کُن ژٕ چھَکھا رِہان اَچھا اَچھا تۄہہِ چھُو آواز رلان آ ٹھیٖک حظ تُہۍ چھُو ٹھیٖک اَصٕل پٲٹھۍ تُہۍ کیٛاہ اَز واریاہ کٲلۍ فون کَران اَچھا اَچھا بہٕ ٲسٕس پانہٕ آوُر أسۍ تہِ ٲسۍ نا یِہَے آیٹَم ٲسۍ اَنٕنۍ اَسہِ بہٕ ٲسٕس پانہٕ

اَچھا یہِ تۄہہِ کٔمۍ تِم تھٲوِو مےٚ بُلیٖچ یُس چھُنا گولڈَن سُہ چھُ مےٚ تھوٚومُت تۄہہِ دَہ باہ پیٖس تہٕ ہُہ چھُ فِیَر اینٛڈ لَولی سُہ چھُ تِم چھِ شایَد سَتھ پیٖس تہٕ

یور تہٕ ما چھِ یورٕ چھِ مےٚ واریاہ کَسٹٕمَر یِوان تِمَن تہِ گژھِ واتُن سارنِیَن مےٚ تھوٚومو تمام آیٹَمو منٛزٕ تۅہہِ آیٹَم تھوٚومو مگر کَمٕے کَمٕے ساروِیَو منٛزٕ بیٚیہِ اوسوٕ تۄہہِ آی لاینَر تھوٚو ووٚنمُت اوس آڈرَس منٛز تِم تہِ تھٲو مےٚ شایَد باہ پیٖس بیٚیہِ اوس کٔروَر ٲسوٕ تۄہہِ تَتھ منٛز لیوٚکھمُت تِم تہِ تھٲیمو تِم تھٲیمو مےٚ شیٚے پیٖس تِم ٲسۍ کَمٕے پَہن آ مےٚ چھِ پَے سُہ چھُ یوٗرۍ یِوان اَسہِ چھُ پانَس واریاہ بھیٖڑ ییٚتہِ مےٚ اوس باقٕے کَسٹٕمَر تہٕ آمٕتۍ تِمَن مےٚ دیُت ساروِیَن مےٚ کوٚر نہٕ کٕہیٖنٛۍ خٲلی سارنِیَن دیُت مےٚ کَمٕے کَمٕے آیٹَم دِتۍ مگر سارنِیَن دِتِم کٔرِم سٲری رٲزۍ کیٚنٛہہ چھُنہٕ پَرواے أسۍ تھاوَو بیٚیہِ زٕ ژور بیٚیہِ زٕ زٕ آیٹَم أکہِ بہٕ کَر اَز تٔمِس فون تہٕ سُہ اوس وَنان مےٚ بہٕ سوزٕ مال یتھ اوس موسَم تہِ خرابٕے اَمہِ وَجہ ووت نہٕ اَسہِ مال ٹایمَس پٮ۪ٹھ کِہیٖنٛۍ تُہۍ ییٖزیٚو ژٔنٛدٕروار ییٖزیٚو تُہۍ چھُنہٕ تُہۍ ٲسوا ٹھیٖک چلو